میٲنِس گامَس منٛز چھِ واریاہ دُکانہٕ ہُم دُکانہٕ نہٕ کینٛہہ پَلو دُکان یا بدل کیٚنہہ مَگر یِم دُکان چھِ مِٹھٲے بِسکِٹ چھِ بِسکِٹ چھِ آیِس کریٖم یہِ لوکلا یِم لوکَل دُکان دار چھِ آسان تِمٕے دُکان چھِ ییٚتہِ بیٚیہِ چھِ کوٚش آسان تِمَن کٕنُن گٔپنن ہُند پَلو ہٮ۪کَو نہٕ أسۍ ییٚتہِ أنِتھ کینٛہہ تِکیازِ ییٚتہِ چھِی یی نہٕ تِم دُکان یِمن منٛز أسۍ پَلو یا بوٗٹھ اَنو بٔڑ شاپِنگ ہٮ۪کو نہٕ کٔرِتھ کینٛہہ البتہ یہِ کھٮ۪ن چینٕچ شاپِنگ ہٮ۪کَو کٔرِتھ چٕپٕس وِپٕس یِم چھِ آسان مِٹھٲے چھِ آسان آیس کریٖم چھِ آسان مَگر بٔڑۍ بٔڑۍ چیٖز چھِنہٕ آسان کینٛہہ پَلو آسن یا بَدل کیٚنہہ یا بوٗٹھ آسن بِنیان آسن تِم چھِنہٕ ییٚتہِ مِلان بہٕ ہٮ۪کہٕ پَنٕنِس گامس منٛز کٲنسہِ ہیٚتھ کیٚنہہ چیٖز پَتہٕ وَنس بہٕ دِمَے صبُحس پونسہٕ یا دۄیہِ دُۍ دِمَے بہٕ پوںسہٕ اَگر بازرَس منٛز گژھو بدلِس گامَس منٛز تٔمِس ہٮ۪کو نہٕ تہِ ؤنِتھ کیٚنہہ اَگر بہٕ آز اَنہٕ چیٖز بہٕ ہٮ۪کہٕ تٔمِس پانٛژِ دُہۍ دِتھ پوںسہٕ ییٚمہِ ساتہٕ خۄش کریم تَمہِ ساتہٕ ہٮ۪کَس پونسہٕ دِتھ مَگر بیٚیہِ کِس گامَس منٛز چھُنہٕ تہِ چلان کیٚنہہ